غریٖبَن ہُنٛد مُتعِل چھِ تُلَن فوٹوگرافی تھرٛوٗ کٲنٛسہِ چھِ مَدَتھ گژھان تَمہِ سۭتۍ غریٖبَن مَدَد گژھان اَگَر کٲنٛسہِ غریٖبَس فوٹو تُلو پَتہٕ کھالو سُہ سوشَل میٖڈیاہَس مَدَتھ کَرنہٕ خٲطرٕ واریاہ زیادٕ مَدَتھ چھِ تٔمِس گَژھان زِ ہاں مےٚ چھِ ایٚگزامپٕل فوٹوگرافرَن سٕنٛز جُنید بَٹ فوٹوگرافَر کامران یوٗسُف یِم یُس کٲم چھِ کَران اَتھ منٛز